ؤرِیَس منٛز حظ چھِ اَسہِ مٲلہٕ اَکھ لَگان اَسہِ ییٚتہِ کویمو علاقَس منٛز یہِ چھُ مٲلہٕ لَگان یہِ چھُ اَکہِ لَٹہِ لَگان بہٕ حظ اوسُس لۄکُٹ ییٚلہِ بہٕ اوسُس بہٕ حظ اوسُس تَتھ مٲلَس منٛز گژھان واریاہ لَٹہِ چھُس بہٕ تور گوٚمُت تھوڑا بہت حظ چھُ مےٚ یاد پَنٕنۍ چایلڈ ہُڈ مُتعلِق شُرۍ پٲٹھۍ ٲسۍ گَژھان ٲسۍ گژھان أسۍ حٔلوٕ کھیٚنہِ تور واریاہ زیادٕ حلوٕ ٲسۍ أسۍ کھٮ۪وان واریاہ مَزٕ حظ واریاہ اٮ۪نجاے ٲسۍ أسۍ کَران اَمہِ علاوٕ ٲسۍ مُختلِف چیٖز آسان پکوڑِ آسہٕ آسان پراٹہٕ ٲسۍ آسان واریاہ چیٖز ٲسۍ گژھ أسۍ حظ ٲسۍ اَمی موٗجوٗب گژھ أسۍ کھٮ۪نہٕ موٗجوٗب ٲسۍ أسۍ گژھان واریاہ شُرۍ ٲسۍ أسۍ گژھان میٛٲنۍ دوس ٲسۍ آسان مےٚ سۭتۍ أسۍ حظ ٲس صُبحن سُلے نیران گرِ شامَن ٲسۍ أسۍ تورٕ واپس یِوان أسۍ حظ ٲسۍ گِنٛدان آسن تٔتی مٲلس منٛز واریاہ زیادٕ مزٕ اوس لگان اَسہِ تَتہِ اَتھ مٲلس منٛز